وعلیکُم سَلام السلام علیکُم آ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ ٹھیٖک گرِ چھِوا سٲری ٹھیٖک آ بِلکُل بِلکُل واریاہ تَنگ آیہِ اَمہِ سۭتۍ أسۍ اَدٕ کیٛاہ سَمجھٕے چھُنہٕ یِوان اِنسان وۅنۍ کیٛاہ وَنہِ یِمَن اِنسان تہٕ پَنُن تہِ چھُ آسان اِنسانَس توتہِ تھوڑا احساس وحساس شُرٮ۪ن تہِ چھُنہٕ نہَ چھِ ہٮ۪کان شُرۍ پٔرِتھ ؤرِتھ اَصٕل پٲٹھۍ نہَ چھِ ہٮ۪کان یِم کیٚنٛہہ کٔرِتھ آ وۅنۍ کَرو أسۍ کٲم أسۍ کَرو گۄڈٕ پانَے أسۍ گژھو اور یِمن پانَے أسۍ سَمجھاوہوکھ أسۍ یِم گۄڈٕ پنٕنہِ آیہِ اگر یِمَن آو سَمٕج تہِ ٹھیٖک چھُ تیٚلہِ کَتھ چھُ اَسہِ بٔلۍ کانٛہہ سِٹٮ۪پ تُلُن أسۍ وَنو گۄڈٕ یِمَن پانَے اگر آوُکھ سَمٕجھ تہِ ٹھیٖک نَتہٕ چھُ اَسہِ کیٚنٛہہ کَرُن اَسہِ خٲطرٕ وۅنۍ ما بیٚہمو أسۍ یِتھَے پٲٹھۍ

آ ٹھیٖک نہَ تَتھ سۭتۍ چھُنہٕ اَسہِ کِہیٖنۍ تہِ آ بِلکُل

آ آ أسۍ سَمجھاوَہوکھ یِم پنٕنہِ آیہِ گۄڈٕ أسۍ دَپہوکھ یِتھٕ پٲٹھۍ اَسہِ چھُ واریاہ زیادٕ مُشکِل گژھان گَرَن منٛز چھِ شُرۍ چھِ پَران بیٚیہِ چھِ آسان بٮ۪مار دٲری تہِ چھِ آسان گَرَن منٛز بیٚیہِ چھُ بوٚڈ چیٖز بُزَرٕگ وُزَرٕگ چھِ آسان تہٕ أسۍ سَمجاوَہوکھ سُہ گۄڈٕ پَنٕنہِ آیہِ اگر یِمَن آو سَمج تہٕ سُہ گوٚو واریاہ زیادٕ اَصٕل تہٕ مےٚ دَپیٛاو اوترٕ پاپَس مےٚ دوٚپمَس اگر تُہۍ اَپٲری چھِو آسان تُہۍ دٔپۍزیٚو یِمَن یتھٕ پٲٹھۍ اَسہِ چھِ واریاہ زیادٕ پرٛابلِم گژھان اَمہِ شورٕ سۭتۍ تِمو دوٚپُکھ اَدٕ کیٛاہ بہٕ وَنکھ تِمو تہِ چھُ شاید یِمن ووٚنمُت مگر یِمَن گوٚو نہٕ شاید احساس کِہیٖنۍ تہِ وۅنۍ وُچھو أسۍ پانَے أسۍ وَنہوکھ پنٕنہِ آیہِ تہٕ سَمجھاوَہوکھ پَنٕنہِ آیہِ

آ پٔزی سُے سانہِ روزن چھِ اَز بیٚیہِ گژھان تہٕ وۅنۍ اگر تۄہہِ ٹایِم اگر درٛاوُوٕ تۄہہِ گوٚو صُبَحس ٹایم آووٕ نا تُہۍ کٔرۍزیٚو مےٚ فون تیٚلہِ آ ٹھیٖک چھُ ٹھیٖک چھُ چلو اَدٕ کیٛاہ